بِلکُل یہِ ہسا یہِ چھِ اکھ واقی پوٚز کَتھ زِ لُکھ ہسا لٔگۍ زیادٕ کَل موبایِل فون تہٕ لیپٹاپ یوٗز کرنہِ ییٚنہٕ پٮ۪ٹھ ہسا یہِ لاکڈَاوُن سِٹارٹ گوٚو تہٕ یہِ ہسا ٲسۍ اکھ نیچُرَل کَتھ زِ یہِ اوس گژھنٕے تہٕ اَگر یِتھ پٲٹھۍ گژھِ ہا لاکڈاوُن میون اٮ۪کٕسپِرینٕس یُس زَن مےٚ آن لاین یِم زَن مےٚ آن لاین کٕلاس رٔٹۍ تِمَو منٛز تِمو تِم تِمَن ہُند اٮ۪کٕسپِرینٕس اوس گۄڈٕ گۄڈٕ خرابٕے زِ تِم ٲسۍ نہٕ زیادٕ تر اَصٕل پٲٹھۍ ٖیِوان کَنڈَکٹ کرنہٕ کیٚنٛہہ تہٕ بیٚیہِ اوس بیٚیہِ اوس نہٕ نیٚٹؤرٕک تہِ خاص آسان سانہِ کٔشیٖر اَندر کیٚنہہ اَلبتہ پَتہٕ لوٚگ وارٕ وارٕ واریاہ اَصٕل بَنٕنہِ تہٕ آن لاین مےٚ ہسا بہٕ ہسا چھُس وۄنۍ آز تہِ آن لاین سکوٗلِنگٕے کران تہٕ یہِ چھُ مےٚ خٲطرٕ بہتر روزان زِ بہٕ چھُس پَڑٲے تہِ ہیٚکان کٔرِتھ تہٕ پانہٕ تہِ ہیٚکان پٔرِتھ اُور آل ہسا روٗد میون اۭں آن لاین کَٕلاسن سۭتۍ اکھ اَصٕل معاملہٕ تہٕ بہٕ سا چھُس اَتھ مُتعلِق یی یژھان وَنُن